ہٮ۪لو ہٮ۪لو اۭں ہٮ۪لو السلام علیکُم ہٮ۪لو وعلیکُم السلام اہن حظ آ آد حظ ٹھیٖک حظ چھِ آد حظ چلو